مین کازز چھِ سانہِ سانہِ ماڈلِٹی منٛز ماڈلِٹی ایرہا ہس منٛز از چھِ ہاٹ اٹیٚکو سۭتۍ زیادٕ ڈیتھ گژھان یہِ چھُ ساروٕے کھۄتہٕ خاص مین پوینٛٹ اتھ منٛز ییٚمہِ سۭتۍ سانٮ۪ن ایریا ہن منٛز چھِ از زیادٕ یہِ ہا یِم دیتھ گژھان بییٚہِ چھِ پلوشن کہِ وجہہ سۭتۍ تہِ گژھن واریاہ ڈیتھ امہِ سۭتۍ انفیٚکشن چھُ بڑان امہِ سۭتۍ چھُ امہِ سۭتۍ تہِ چھِ ہیٚکان ڈیتھ گٔژھِتھ سٲنۍ چا چایلڈ سٹی چھِ امۍ امہِ نِش واریاہ دوٗر کیازکہِ تِمن چھِ وۄنۍ پولِیو ویکسنیشن یِوان کرنہٕ واریاہ واریاہ فیسلٹی چھِ تہنٛدِ خٲطرٕ اس لیے چھِ تہنٛز لایف ہیٚکان برونٛٹھ کُن پٔکِتھ تِہُنٛد فیوچر چھُ واریاہ برایٹ بنان برونٛہہ برونٛہہ کُن تہٕ امہِ کہِ وجہہ سۭتۍ چھِ سٲنۍ چایلڈ سٹی امہ برونٛہہ پکان تہٕ تِم بچن یِمو یژھہِ ڈیتھ گژھنہٕ نِش بچن تِم سٲنۍ چایلڈ سٹی تہٕ گورمینٹن چھُ گورمینٹن چھُ امہِ خٲطرٕ اسہَ دتمٕتۍ ویکسنیشن دِتِکھ نوٚو وباہ پھہلیٚیاے تمہِ خٲطرٕ تہِ ویکسنیشن تمہِ خٲطرٕ دِژکھ سہولیت اس لیے تمہِ سۭتۍ چھِ أسۍ وُنہِ ہیٚکان بٔچتھ تمہِ سۭتۍ تمیُک اکھ کاز آو ییٚمہِ سۭتۍ أسۍ بٔچتھ وۄنۍ ہیٚکو سُہ اوس نہٕ ویکسنیشن چھِ گولڈن گارڑس دِتکھ تمہِ سۭتۍ چھِ أسۍ مُفت عٮ۪لاج ہیٚکان کٔرِتھ کانٛہہ تہِ مطلب کانٛہہ تہِ بٮ۪مٲرۍ ٲسۍ تن کینٛہہ تہِ ٲسۍ تن تمہِ سۭتۍ چھُ گولڈن کارڑو سۭتۍ چھِ سٲنۍ یہِ گژھان بٮ۪مٲرۍ دوٗر تمہِ سۭتۍ چھِ أسۍ ہیٚکان بٔرِتھ تمہِ سۭتۍ چھُ پنُن صحت أسۍ ہیٚکان بییٚہِ واپس رِکور کٔرِتھ یِم فیسلٹی چھِ اسہِ گورنمینٛٹن امہِ خٲطرٕ تھامٕژ یِمے کاز چھِ امہِ خٲطرٕ